بِسمِ اللہِ الرحمٰنِ الرحیٖم أسۍ چھِ یوٗتاہ تہِ ٹیوٗرِسٹہٕ اورٕ چھِ یِوان مٲنِو تُہۍ نیٚبرِم چھِ یور یِوان یور ییٚتیُک جگہ وُچھنہِ خوٗبصوٗرت جگہ وُچھنہِ أسۍ چھِ واریاہ خۄش گژھان تمہِ سۭتۍ تہٕ تِمَن چھُ ییٚتہِ یِوان تِکیٛازِ سوٗن کٔشیٖر چھِ تِتھ پٲنٛٹھۍ گژھان پرٛموٹ زیادٕ زیادٕ سارنٕے لَگَان پَے یہِ چھِ کٔشیٖر یِتھ پٲٹھۍ کٔشیٖر کِژھۍ کیاہ چھِ یِہان چھِ نَگیٹِو خیال چھُ کٲنٛسہِ کٲنٛسہِ مٲنِو تُہۍ ذہنَس منٛز آسان تِم ٲسۍ دَپان ہے کٔشیٖر چھِ ہُہ کٔشیٖر چھِ یِہِ مٲنِو تُہۍ یِہوے ہوے نگیٹِو ٲسۍ رَٹان تہٕ نگیٹِو کیٚنٛہہ ٲسۍ تھاوُن ییٚمہِ خٲطرٕ کَشمیٖر خٲطرٕ یے کٔشیٖر چھِ خراب کٔشیٖر چھِ ہُہ کٔشیر چھِ یہِ تِم گژھیٚن یور یِنۍ اَکہِ وِل تِم گژھیٚن ییٚتہِ وُچھِنۍ ییٚتہِ کیُتھ ماحوٗل کیاہ چھُ کیاہ نہٕ چھُ بیٚیہِ چھِ أسۍ تہِ یِم ییٚتہِ ٹیوٗرِسٹہٕ چھِ یِوان یور أسۍ چھِ تِمَن نِش واریاہ کیٚنٛہہ رُت ہیٚچھان تِم چھِ واریاہ عزتہٕ سان صحبت سان بیٚہوان ییٚتہِ اصٕل پٲٹھۍ دوان اورٕ یور نظرہ پھیران یِمن ٹوٗرِسٹہٕ پلیسَن پھیران تہٕ بیٚیہِ چھِ أسۍ ونان بیٚیہِ چھِ أسۍ تِمن دَپان زیادٕ زیادٕ ٲسزیٚو یِوان اَہربل کۄلگوم ڈِسٹِرٛکس منٛز سٲنہ یُس سوٗن کۄلگوم ڈِسٹِرٛک چھُ یور ٲسزیٚو یِوان ییٚتہِ ٲسزیٚو وُچھان أہربل چھُ ییٚتہِ ٹوٗرِسٹہٕ پٕلیس چھِ ہُم پتھرٕ چھُ ییٚتہِ ٹوٗرِسٹہٕ پٕلیس داندٕواڑ چھُ ہُم یہِ ٹوٗرسٹہٕ پٕلیس دۄدھ پَتھرے چھُ ٹوٗرِسٹہٕ پٕلیس یۄس واریاہ فیورِٹ واریاہ خوٗبصوٗرت ٹوٗرِسٹہٕ پٕلیس چھُ یِمن چھِ أسۍ دعوت کران تُہۍ یِیِو یورٕ یور زیادٕ زیادٕ ییٚتِیو ییٚتیُک ماحولُک لطف اُٹھٲیِو تُہۍ تُلِو تُہۍ